بَڈگامَس منٛز چھِ واریاہ تِم جایہِ یور اِنسان گژھِ گِنٛدان چھُ تَتہِ چھُ مَزٕ لگان اَڑٮ۪ن جایَن چھِ پٮ۪وان پونٛسہٕ بَرٕنۍ اَڑٮ۪ن جایَن چھُنہٕ پٮ۪وان بَرٕنۍ کِہیٖنۍ مِثال خانپورہ پارَک چھُ چھےٚ یَتھ منٛز آمُت وَننہٕ یا بُلبُل شاہ سپوٹٕس سِٹیڈیَم چھُ